وعلیکُم اسلام تُہۍ چھُو ٹھیٖک شُکُر شُکُر الحمدُاللہ تُہۍ چھُو پانہٕ ٹھیٖک اَہن حظ آ أسۍ چھِ جَنتا بیکری پٮ۪ٹھ فرمٲے تَو کیٛاہ اوس حُکُم اۭں آ آ

اچھا اچھا ٹھیٖک ٹھیٖک

آ پرواے چھُنہٕ کیٚنہہ اَسہِ نِش بَنَن سٲری آیٹَم تہٕ مےٚ ؤنۍ تَو اَسہِ چھِ کیٚکَن تہِ یِوان حظ واریاہ قٕسٕم تہٕ اَسہِ چھِ یِوان پٕلَم چھِ تَتھ منٛز یِوان تَتھ منٛز چھِ یِوان ڈرٛےٚ فروٗٹ کیک چھُ یِوان تَتھ منٛز چھِ یِوان چاکلیٹ کیک یِوان تَتھ منٛز یِوان بَٹَر کیک یِوان تہٕ یِم چھِ واریاہ نہ نہ آ آ آ سُہ تہِ ۂے چھِ اَسہِ نِش بَنان سُتہِ چھُ بنان اَسہِ نِش

آ آ آ آ أسۍ دِمَو تۄہہِ سٲری ٹھیٖک چھُ أسۍ دِمَو تۄہہِ سٲری آیٹَم یِم برٛیڈٕس تہِ بَنَن اَسہِ نِش کُکیٖز تہِ چاکلیٹ کیک پٕلَس ڈرٛے فروٗٹ سُہ تہِ بَنہِ اَسہِ نِشَن بٲکِر خانہِ تِم تہِ بَنن اَہَن حظ آ سُہ چھُ گژھان کے جی لَگ بَگ کِلوٗ چھُ سُہ گژھان زٕ ڈاے ہَتھ ڈاے ہَتھ رۄپیہِ چھِ سُہ گژھان کِلوٗ کُکیٖز کُکوٗنَٹ کُکیٖز چھِ تِمَن وَنان آ أسۍ کَرَو تۄہہِ ڈِسکاوُنٹَن تَتھ چھُنہٕ کِہیٖنۍ پرواے أسۍ کَرَو ڈِسکاوُنٹ تہِ تۄہہِ بیٚیہِ آسہِ سٲنۍ بیکری واریاہ اَصٕل تۄہہِ گژھیو سُہ واریاہ خۄش گَژھٕنۍ خانٛدرَس منٛز تَتھ چھِنہٕ کِہیٖنۍ مسلہٕ أسۍ واتُن

اَہَن حظ آ آ آ تَتھ منٛز بَناوَو أسۍ ڈَبہٕ ۂے چھِ اَسہِ نِش أسۍ ہٮ۪کَو ڈَبہٕ تہِ بنٲیِتھ اَتھ منٛز ؤنیُو تُہۍ کیٛاہ کیٛاہ چھُ تَتھ منٛز تھاوَو أسۍ کُکیٖزَن ۂنٛز اَکھ زٕ قٕسٕم تِم تہِ تھاوَو أسۍ بیٚیہِ اَگر تۄہہِ بیٚیہِ کانٛہہ اٮ۪ڈِشَن تَتھ منٛز مِٹھٲیۍ ۂنٛد مِٹھٲیۍ تہِ اَگر تُہۍ ؤنیُو اَکھ زٕ پیٖس تِم تہِ تراوَو أسۍ سَن یِتھ کَنہِ تۄہہِ ٹھیٖک باسہِ بیٚیہِ واتہِ آرڈَر آن ٹایِم اَگر تۄہہِ أکِس دۄن دۄہ ۂنۍ منٛز گژھیو سُہ آسہِ کَرَو أسۍ ہوم ڈیٚلوٕری تَتھَن تَتھ چھِنہٕ کِہیٖنۍ پرواے بیٚیہِ کَرَو أسۍ ڈِسکاوُنٹ تہِ تۄہہِ آ آ آ کِہیٖنۍ چھُنہٕ پرواے أسۍ دِمَو تۄہہِ ڈِسکاوُنٹ تہٕ دِمَو بیٚیہِ واتَو آن ٹایِم واتہٕ ناوَو أسۍ توہہِ یہِ سورٕے آیٹَم واتَن تُہٕنٛد یِم گَرٕ کیٚنہہ چھُنہٕ پرواے ڈِسکاوُنٹ تہِ ملہِ اَسن کیٚنہہ چھُنہٕ اَدسہ چلو بِہیُو اسلامُ علیکُم وعلیکُم